بالکُل مےٚ ہسا چھُ قُرانہِ پاک پوٚرمُت یُس بہٕ پران تہِ چھُس سۄ چھِ اکھ مُقدَس کِتاب مےٚ ہسا چھِ تتھ منٛز أکِس جایہِ پوٚرمُت تبت یدا اَبی لہبیو وتب أمۍ سٕنٛد اتھہٕ پیٚیِن سا پتھر اَبی لہبِو لیٚہب سٕنٛد اتھہٕ پیٚیِن سا پتھر تِکیازِ یہِ اوس کران اللہ تعالیٰ سٕنٛز نافرمٲنی حضرت محمد صلیٰ اللّٰہُ علیہہِ وسلمَس اوس نہٕ یہِ ایمان انان کینٛہہ حظ ما اگنا انہُ مالہُوٗ وما کسب تٔمِس ہسا یُس مال اوس سُہ نہ ہسا لوٚگ تٔمِس کُنہِ چیٖزس بقار تٔمۍ بچاو نہٕ تٔمۍ مالن سُہ کُنہِ چیٖزٕ نِش تِکیاز نہ بچوو تٔمۍ سُہ موتہٕ نِش نہ بچٲوُن دُنۍیا ہس منٛز تمہِ چیٖزو نِش یہِ یُتھ سُہ اللہ تعالیٰ ہس پٮ۪ٹھ فخر ہیٚکِ ہا کٔرِتھ کہِ اہن سا بہ سا چھُس اُمتہِ محمد تہٕ یہِ حظ یہِ وما کسب بییٚہِ نہ سا لوٚگ سُہ تٔمِس کُنے امۍ ییٚلہِ مےٚ یِم آیتہٕ پجہِ حظ مےٚ دوٚپ اللہ تعالیٰ چھُ أمِس سۭتۍ یُتھ سلوٗک اختیار کران تہٕ أسۍ چھِ اللہ تعالیٰ سٕنٛدۍ نافرمان بنٛدٕ اسہِ سۭتۍ کُس سلوٗک کرِ اللہ تعالیٰ تہٕ یہِ حظ یہِ مےٚ آو تمہِ ساتہٕ ودُن بہٕ گوٚوُس تمہِ ساتہٕ یہِ حظ یہِ اِموشنل ییٚمہِ ساتہٕ مےٚ یِمن آیتن معنی پوٚر یمہِ ساتہٕ مےٚ یِمن آیتن ہُنٛد مطالعہ کوٚر تمہِ ساتہٕ گووُس بہٕ اِموشنل تمہِ ساتہٕ آو مےٚ ودُن مےٚ رُکیٚو نہٕ ودُن کینٛہہ تِکیاز مےٚ دوٚپ اللہ تعالیٰ چھُ غفورُر رٔحیٖم سُہ چھُ بخشَن وول مگر یُس سلوٗک تٔمۍ لہ ابو لہبس سۭتۍ کوٚر سُہ سلوٗک گوٚژھ نہٕ سُہ اسہِ سۭتۍ تہِ کرُن کینٛہہ امہِ باوجود آو مےٚ تیوٗت ودُن کہِ مےٚ کٔر یہِ کِتاب پتہٕ بنٛد مےٚ دوٚپ اللہ تعالیٰ چھُ غفووُر رَحیٖم سُہ چھُ بخشَن وول تہٕ اس لیے آو مےٚ اتھ پٮ۪ٹھ ودُن